اَوا بہٕ چھَس وۄپداوَن تُلسی تہٕ بیٚیہِ ٹؠٹھوین گرِ بیٚیہِ چھِس بہٕ وۄنۍ بَراَخٔت تہِ واریاہ تہِ ۂربٕس گرِ چھَس بہٕ یِم کران مارچنہِ سیٖزنَس منٛز چھَس بہٕ یِم وۄپداوان

تہٕ بیٚیہِ چھِ اَسہِ آسان یِم ایویلیبٕل ایٖزلی گرن منٛز تہٕ بیٚیہِ چھِنہٕ یِمن لگان زیادٕ پونٛسہٕ وۄپداونَس کینٛہہ نہ چھِ لگان پریپریشن کرنس منٛز زیادٕ پونٛسہٕ کینٛہہ